اسلام علیکم فسٹ جُلاے حظ اوسُس بہٕ اٮ۪گرکلچر ٹورس حظ ووٚتھمُتھ اٮ۪گرکلچر ڈپاٹیٚمنٹ تھروٗ تہٕ امہِ پتہٕ حظ کریاو مےٚ تور وٲتتھ آرڈر حظ بیٚیہِ کریاو مےٚ تُہنٛد ہوٹلہٕ پٮ۪ٹھ تہٕ تتھ آرڈرس منٛز حظ اوس بریانی اکھ پیکیٹ بیٚیہِ حظ ٲسۍ رِستہٕ زٕ کٔرۍ مٕتۍ مےٚ آرڈر تُہُنٛد آرڈر حظ کوٚر مےٚ پِک مگر اتھ حظ ٲس بِل یا رِسیٖٹ سُہ ہسا اوس اتھ پینڈنٛٛگ چوٗنٛکہِ وۄنۍ چھُ مےٚ یہِ اٮ۪گرِکلچر آفسس منٛز ترٛاوُن مےٚ حظ ترَن یِم پونٛسہِ واپس یُس پٮ۪ٹھ یُس یُس مےٚ اتھ پٮ۪ٹھ خرٕچ کوٚر امہِ خٲطرٕ چھُس بہٕ یژھان مےٚ ہسا گٔژھ یہِ بِل آسٕنۍ سۄ بِل ہٲیِتھ اکھ ثوٚبوٗتٕچ کٲم حظ کرِ سُہ تمہِ پتہٕ حظ ترَن مےٚ وۄنۍ کرے حظ مےٚ تُہنٛدِ سایٹہِ پٮ۪ٹھ مگر تتہِ نہٕ حظ چھُ سہُ ڈاوُنلوڈے گژھان اسلیے چھُس بہٕ اٮ۪پیٖل کران حظ گُزٲرش اکھ چھم یِہٕے مےٚ گٔژھ یہِ بِل حظ مِلٕنۍ اتھ چھ ڈیٹ فسٹ جُلاے زٕ ساس تہٕ ترووُہ ناو حظ چھُ عادل اشفاق اتھ حظ چھُ آرڈر آی ڈی حظ چھ سِکِس ناین ٹوٗ ون فایِو تھری فور حظ بہٕ حظ کرو تۄہہِ وٹٕس ایپ پٮ۪ٹھ میسیج تُہۍ اگر تٔتھۍ پٮ۪ٹھ حظ واپس ترٛٲیِو سُہ حظ گٔیاے تُہنٛز مہربٲنی